وَعلیکُم مےٚ وَن تہٕ ژٕ اَسہِ کیٛاہ سا ٲسۍ کھۄڈ کھنٕنۍ بہٕ چھُس فاروق احمد آ کھۄڈ کھۄڈَس زٕ ترٛےٚ ہَتھ کھنٕنۍ مےٚ وَن تہٕ ژٕ کھۄڈٕ وٲرۍ ہیٚکٕکھا پۅنٛسہٕ کِنہٕ دۄہ وٲرۍ وَن سا ریٹ

بَتہٕ پَنُن نرسٔری تہِ چھَناہ نٮ۪بر کَڈٕنۍ

ژٕ وَنٛتہٕ مےٚ کٔژ دۄہ لَگن آ گۄڈٕ چھِ کھۄڈٕ کھَنٕنۍ گٔیہِ یہِ اَکھ کَتھ دوٚیِم وَنتہٕ ژٕ مےٚ ژوٗنٛٹھۍ والنہِ تہِ چھُو یُن تَتھ کیٛاہ ہیٚیِو دۄہَس سُہ ما گژھِ درٛۄجَر آ کَنچی چھِوا ہٮ۪کان کٔرِتھ لٔٹۍ کَنچی بَرٲے چھُو زانَن

مےٚ باسان آ جُمَعہ پٮ۪ٹھ کَرو سِٹاٹ نَیہِ جُمَعہ پٮ۪ٹھ تیٚلہِ گژھو بَٹوار نہَ مےٚ کَر نَنہِ جواب بیٚیہِ چھُنا تِم ڈوٗنۍ ووٗنۍ چھِ پٮ۪وان کھاد تہِ چھِ ترٛاونَے آ کھاد ؤنۍتَو

دوا تہِ چھُ دِنَے دَوا تہِ چھُ دِیُن وۅنۍ اوسُس بہٕ دپَن گۄڈٕ ترٛاوَو کھاد ادٕ دِمَو دوا بیٚیہِ چھِ کَرٕنۍ یا سا یہِ وۅنۍ

کھۄڈ کھنٕنۍ نَرسٔری چھِ کھولٕنۍ گۄڈٕ ترٛاوَو کھاد آ بیٚیہِ آسہٕ گُہۍ ٹریکٹَر زٕ ژور تِم چھِ چھَکٕنۍ پَتہٕ چھُ یا سا یہِ دواہَس تہِ چاڑٕے دواہَس تہِ چھُ اَمہِ پَتہٕ چاڑ بیٚیہِ کیٛاہ چھُ کَرُن بیٚیہِ چھُ تِمو کُلیو تُلہٕ گاسہٕ کَڈُن نٮ۪بر